اَگر بہٕ زانٛہہ گرِ نیٚبر نیٚرٕ مےٚ چھُ شوق تیٚلہِ گژھِ مےٚ آسٕنۍ پَنٕنۍ فیملی سۭتۍ بیٚیہِ کیٚنٛہہ یار دوس کیٚازِ یِمن سۭتۍ چھُ یِوان سَفرَس مَزٕ تیٚلہِ ہٮ۪کہِ اِنسان ایٚنٛجاے کٔرِتھ ییٚلہِ أمِس پَنٕنۍ فیملی سۭتۍ آسہِ تہٕ بیٚیہِ فریٚنٛڈٕس تہِ تِکیٚازِ اَگر اِنسان کُنُے زُن نیٚرِ گرِ نیٚبر تٔمِس چھ روزان بوٚت کَل گرِکۍ چھا ٹھیٖک اَدٕ چھِ ؤنٛکیٚس فون وون تہِ مَگر تیٚلہِ تہِ چھِ روزان گَریلوٗ حلاتن پٮ۪ٹھ مان ژٕ اَتہِ چھُ روزن پوٚت کل خبر گرِکۍ چھا ٹھیٖکھٕے خبر کیٚنٛہہ مہ گوٚو تہٕ لِہذا کٔرِتھ یہِ پوٚت کل رُکاؤنہٕ باپَتھ چھُس بہٕ یژھان اَگر بہٕ چکر دِمہٕ مےٚ گژھ اَمہِ ساتہٕ آسٕنۍ فیملی تہِ سۭتۍ فریٚنٛڈس تہِ تِکیازِ فیملی تھی ہٮ۪کو نہٕ ساریے ایکٹیٚوٹیٖز کٔرِتھ کیٚنٛہہ یِم سانہِ ایٚنجایمیٚنٛٹ خٲطرٕ آسان چھِ لہذا کٔرِتھ کیٚنٛژَن کُنہِ ساتہٕ ہٮ۪کو أسۍ تھوڑا گیپا بَنٲوِتھ أسۍ ہٮ۪کو پَنُن یُس ٚفرینٛڈ سٔرکٕل چھُ آسان تہٕ تَتھ منٛز ہٮ۪کو أسۍ سُہ ہن ایٚنجویٚمنیٚنٛٹ کٔرِتھ لِہذا کٔرِتھ یہِ گیپ یہِ بیلنٛس تھاونہٕ مۄکھ چھُس بہٕ دَپان آوے مےٚ گژھہ آسٕنۍ تیٚلہِ فیملی تہِ سۭتۍ تہٕ فرینٛڈس تہِ سۭتۍ تہٕ گژھ ہو أسۍ کُنہِ دوٗر علاقس چکرَس ییٚتہِ أسۍ کیٚمپِنٛگ ہٮ۪کھ ہو کٔرِتھ تہٕ شوق چھُ مےٚ گژھہ ہا بہٕ یور سوٹزرلینڈ بہٕ وُچھ ہا تَتھ کیٚازِ چھِ لُکھ جنت ونان تہٕ سُہ چھُ اکھ خوٗبصوٗرت اکھ جاے یِوان ماننہٕ ورلڈس منٛز تہٕ شوق چھُ مےٚ بہٕ کَرٕ ہا تَمہِ کُے سٲربہٕ دَمہٕ ہا رٮ۪تھ جورہ تُکنُے تہٕ بہٕ تہِ کَرٕ ہا ایٚنٛجوے یہِ پَنٕنۍ لایف